مےٚ چھُ ناو راسِک نِسار بہٕ چھُس اننتہٕ ناگ ضِلعہٕ کِس أکس گامس منٛز روزان یتھ زَن ناو چھُ کٕھرم وۄنۍ ونہٕ بہٕ پننہِ تعلیٖم متعلِق مےٚ چھِ پنٕنۍ پرایمری تعلیٖم کھرمہٕ کِس أکس پرایمری سکوٗلس منٛز حاصل کرمٕژ یتھ زن گورنمینٹ پرایمری سکوٗل ناو اوس تمہِ پتہٕ کٔر مےٚ پنٕنۍ مٔزید تعلیٖم ماڈرن پبلک سکوٗلس منٛز حاصل ییٚتہِ زَن مےٚ ٹینتھ پاس کوٚر تمہِ پتہٕ گوٚوُس بہٕ گورنمینٹ ہایر سیکنڈری سری گفوارہ ییٚتہِ زن مےٚ پنُن الیونتھ تہٕ ٹُویلتھ پاس کوٚر تمہِ پتہٕ دیُت مےٚ کلسٹر یوٗنیورسٹی سرینگر اینٹرنس آنارٕس جیوگرٛافی خٲطرٕ ییٚتہِ زن مےٚ سلیکشن گٔے تہٕ وۄنۍکٕن چھُس بہٕ ژوٗرمِس سمِسٹرس منٛز تَتہِ زیٖر تعلیٖم مےٚ حظ چھِ واریاہ گیمس پسند یمن منٛز کرکٹ فُٹ بال والۍ بال تہٕ ٹیٖبل ٹینس یوان چھُ مگر سارِوے کھوتہٕ زیادٕ پسند چھُ مےٚ کرکٹ یُس بہٕ پننِس فری ٹایمس منٛز گٔندان تہِ چھُس تہٕ وٕچھان تہِ چھُس انٹرنیشنل ٹیمو منٛز چھُ مےٚ اسٹرلیا زیادٕ پسند تہٕ پلیرَو منٛز چھُ مےٚ گلیٚن میکسوَل ساروے کھوتہٕ زیادٕ پسند کرکٹ علاوٕ چھُس بہٕ پنُن فری ٹایم کتاب پرنس منٛز تہٕ گَرٕکین کامین منٛز گُزاران